اَسہِ چھِ اننت ناگ آسان واریاہ گراؤنٛڈ سُپوٹٕس گراؤنٛڈ والی بال گراؤنڈ فٹ بال گراؤنڈ واریاہ دی رِور تہِ چھِ ییٚتہِ واریاہ دریاو تہِ چھِ اَسہِ ییٚتہِ یِتھۍ کٔنۍ جہلم چھُ یِوان یِتھۍ کٔنۍ اننت ناگ چھُ یِوان سٹیڈیم چھُ تَتہِ اسہِ گراؤنٛڈ چھُ ییٚتہِ بٔڑ بٔڑ پٕلیر چھِ آسان گنٛدان یُس یہِ چھِ اَننت ناگَس منٛز یجبیٲرِس منٛز ایمل ہایر سیکنڈری منٛز اسہِ گراؤنٛڈ ییٚتہِ أسۍ کِرکَٹ پریٚکٹِس چھِ أسۍ رَٹان والی بال گراؤنٛڈ بَنووُکھ نیلاند نیلند ریش کَلیجس لَرِ بَنووُکھ اَسہِ وَنۍ اَسہِ فٹ بال گراؤنٛڑ تَتہِ چھِ آسان واریاہ فٹ بال پٕلیر تہِ تَپٲر چھِ رِور تہِ وَسان رِور تہِ چھُ تَپٲر اَسہِ وَسان بیٚیہِ چھُ ییٚتہِ اَسہِ بوڑ انٹرنیشنل پٕلیر ییٚمِس ناو چھُ پرویز رسول سُہ چھُ سٲنِس ڈسٹرکٹس منٛز بَسان سُہ چھُ اَسہِ ہاوان کَمہِ آیہِ چھُ گنٛدُن کیاہ چھُ آسان کَرُن کِتھ کٔنۍ چھُ برۄنٛٹھ پَکُن کِتھ کٔنۍ چھِ پَنٕںۍ فِٹنیٚس تھاؤنۍ ڈسپٕلِن کِتھ کٔنۍ چھُ گیمَن منٛز تھاوُن کَمہِ آیہِ چھُ پَکُن کٲنٛسہِ سۭتۍ چھَنہٕ لَڈٲے کَرٕنۍ سُپوٚٹٕس پٔرسَن یَتھ أسۍ وَنان چھِ سُہ چھُ اَسہِ وَنان لَڈٲے گٔژھ نہٕ کٲنٛسہِ سۭتۍ کَرٕنۍ اَگر کٲنٛسہِ سۭتۍ مان ژٕ لڑٲے آسہِ پَتہٕ ییٚلہِ میچ چھُ لَگان میچس منٛز چھِ أسۍ سارنٕے سۭتۍ صلح گژھان اَگر قتٕل تہِ آسہِ خۄدا رٔچھٕنۍ کٲنٛسہِ سۭتۍ اَسہِ کوٚرمُت تَمہِ سۭتۍ چھُ اَسہ مان ژٕ گیمہِ منٛز گژھان صلح ییٚلہِ أسۍ تَتہِ اَتھٕ چھِ أسۍ پانہٕ ؤنۍ مِلاوان یَتھ أسۍ وَنان چھِ دٔسۍ پوٗسۍ أسۍ کران چھِ تَتہِ پَتہٕ چھُ اَسہِ تتہِ پانے گژھان صلح تہِ تِمن سۭتۍ بیٚیہِ چھِ اسہِ واریاہ جاین گژھان گنٛدنہِ تہِ اَننت ناگ بیٚیہِ چھُ پروے یُس اَسہِ پرویز صٲب چھُ اسہِ ییٚتہِ اِنٹرنیشنل پٕلیر سُہ چھُ اَسہِ رَٹان صبُحن تہِ رَٹان دِوان پریکٹِس شامَس تہِ دِوان پریکٹِس بیٚیہِ چھُ یہِ ٹورنمیٚنٛٹ یِوان کھولنہٕ سکوٗلَن پٮ۪ٹھ چھِ نِوان گنٛدنہِ فی سکوٗل پٮ۪ٹھ چھِ فی سکوٗلَن پٮ۪ٹھ تھاوان اَسہ میچ گنٛدناوان چھِ اَسہِ یِتھۍ کٔنۍ پَکناوان چھِ اَسہِ برۄنٛٹھ برۄنٛٹھ یِتھۍ کٔنۍ اسہِ وَنان چھِ سُپوٚٹٕس شِپ کِتھ کٔنۍ چھِ برۄنٛٹھ پَنٕنۍ پَکناوٕنۍ کِتھ کٔنۍ چھُ ڈِسپٕلِن تھاوُن بیٚیہِ تہِ چھُ آسان کَرُن گنٛدُن اَصٕل وَصٕل ییٚلہِ أسۍ دریاون نِش چھِ گژھان اسہِ چھِ بیٚہوان سایڈَس مان ژٕ دریاوَس پٮ۪ٹھ چھِ نہٕ برابر گژھان کیٚنٛہہ أسۍ چھِ تمہِ سایڈَس روزان روزان چھِ ٹھیٖک پَکان چھِ پکان چھِ برونٛٹھ کہِ یتھ کٔنۍ چھِ یتھ کٔنۍ اننت ناگس منٛز چھُ رِور آسان دریا جہلِم یِتھ أسۍ وَنان چھِ جہلِم پَکان چھِ أسۍ یِتھٕے کٔنۍ اَمہِ آیہ اَمے امے برۄنٛٹھ اَمہِ علاوٕ بیٚیہِ کیاہ چھُ اَسہِ وَنُن